یُس ہسا مےٚ یہِ فون اوس اتھ چھِ پرابلِم اتھ چھُنہٕ یِمو سیٚنسر دیٚتمُت کینٛہہ سیٚنسر چھُ ضروٗری کیاز فنگر سیٚنسر چھُ ضروٗری آسان بییٚہِ چھُ اتھ چار چارٕج کرنس چھُ اتھ ٹایِم پہم لگان چارٕج چھُ یہِ لیٹ پہم گژھان ٹایِم چھُ آز کم آسان پرٮ۪تھ کٲنٛسہِ تہٕ امہِ موجوٗب چھُ یہِ چارٕج لیٹ گژھان